یُس زَن گاندَربَل ڈِسٹرک چھِ ییٚتہِ چھِ کٕلیمیٹ واریاہ زیادٕ اَصٕل ہاں یُس زَن مین گاندَربَل چھِ تَتہِ چھِ نہٕ آسان تَتہِ چھِ سۄ تھوڑا گَرم لیکِن یِم زَن تَتھ أنٛدۍ پٔتۍ ایریا چھِ توت چھِ سۄ ییٚتہِ بہٕ روزان چھَس تَتہِ چھِ ییٚتہِ چھِ واریاہ اَصٕل موسم یِتھ پٲٹھۍ سۄنہ مرگہِ سۄنہٕ مرگہِ چھِ سۄ اَصٕل موسم ٹھنٛڈی چھِ آسان تَتہِ یِم زَنہٕ کَنٛگَن سایڈَس چھِ کَنٛگَن سایڈَس تہِ چھِ واریاہ زیادٕ اَصٕل موس تَتہِ چھِ آسان زیادٕ گَرم کِہیٖنۍ تہِ اِتھے کٔن اَتھ لار اے سایڈ چھِ تَتہِ چھِ آسان زیادٕ گَرم کِہیٖنۍ تہِ وَتٕلار ؤلی وار تَپٲرۍ چھِ آسان زیادٕ گرم کِہیٖنۍ تہِ نہٕ چھِ آسانَ سفاپورۍ سایڈَس زیادٕ گَرم کیازِکہِ یِم زِیادٕ دوٗر دوٗر چھِ تَتہِ چھُ نہٕ آسان زیادٕ گَرم کِہیٖنۍ تَتہِ آسان اَصل موسم تَتہِ چھِ پیوان روٗد اِتھے روٗد تہِ پیوان یِتھ پٲٹھۍ وٲیِل وٲیِل وٲیِل چھُ وٲیِلہٕ تہِ چھُ پیوان یتھے کٔنۍ روٗد بیٚیہِ ییٚتہِ بہٕ چھَس روزان ییٚتہِ بہٕ چھَس روزان تَتہِ چھِ پیوان اِتھے کٔنیتھ منٛزے پیوان روٗد تہٕ گژھان موسم واریاہ زیادٕ اصل اَلبتہ یُس مین گاندربل چھُ نہَ آسان تَتہِ چھِ آسان واریاہ زیادٕ گَرم یُس زَن موسَم چھِ سُہ چھِ واریاہ زیادٕ یُس زَن سٲنۍ دۄہ کھۄتہٕ دۄہ کھۄتہٕ دۄہ لایِف چھِ آسان سُہ چھِ واریاہ زیادٕ اِفیکٹ کَران تَتھ موسَم کیازِ کہِ وچھُو وٕنکیس چھُ گرم ونکیس چھُ واریاہ زیادٕ گَرم انسان چھُ نہٕ ہیکان نیبر تہِ نیرِتھ کہیٖنۍ زمَینس پٮ۪تھ چھُ نہٕ ہیکان گٔژھتھِ کہیٖنۍ اَسہِ پیوان ضروٗری شام تام ویٹ کَرُن یۭتِس کالس گَرم تھوڑا کَم گژھِ پَتہٕ ووتھان تہٕ نیر بیٚیہِ یۄٗتاہ اَز یُہُس گَرم اوس تیوٗتاہ اوس نہٕ ییٚتہِ آسان زٕہٖنۍ تہِ آز گوو یتہِ پانژھ ترہ ڈگری پانژھ ترہ ڈگری سُہ گوو حدٕ کھۄتہٕ زیادٕ اٹھووُہ ستووُہ اٹھووُہ ڈگری گژھان یۄہس گوو ییٚتہِ پانژھ ترہ ڈگری سیل پانژھ ترہ ڈگری گوو ییٚتہِ کیازِ کہِ یہِ چھِ گژھان سورُے پلیوٗشَن وجہ گلوبَل وارمِنٛگ چھِ تمِی وجہ سۭتۍ چھِ گژھان ٹیمپ ییٚتہِ ٹی۪مپریچَر تہِ گژھان پانَے ریز پَتہٕ تمہِ پَتَن یُس زَنہٕ وَندَس منٛز چھِ وَندَس منٛز یُسَن سُپریز آسان چھِ یا تہٕ یَتھ وَنان چھِ أسۍ ہَرُد ہدَس منٛز چھُ آسان موسَم اَصٕل نہ آسان زیادٕ تۭر نہ آسان زیادٕ گَرم بیٚیہِ اِتھے کٔنۍ زَن بہار چھُ آسان بَہارَس منٛز تہِ چھِ نہٕ تَتھ زیادٕ تۭر نہ زیادٕ گَرم سُہ موسَم چھُ آسان اَصل خٲلی چھِ گَرمَس منٛز تہٕ بیٚیہِ یُتھے نوم ڈیسمبر جَنوری آسان چھُ بیٚیہِ چھِ آسان تَمہِِ وزن وار زیادٕ سخ تکیٛازِ تُمن ریتَن زن ڈیسمبَر جَنؤری چھِ تِمن ریتن چھُ واریاہ تِمن ریتن چھِ مینس گژھان ٹیمپریچر نلکہٕ وَلکہٕ چھِ فریٖز گژھان نیبَر چھِ نہٕ ہیٚکان انسان نِیرتھ کِہیٖنۍ کیازِ کہِ یُس زن سڑک سڑکَس چھُ شُشُر لوٚگُمت دَب لَگُن خطرٕ چھُ آسان بیٚیہِ چھِ شیٖن تہِ پیوان سُہ شیٖن تہِ گژھان لٔگِتھ زَن آب چھِ زَن نَلکہٕ پایپ چھِ تِمَن چھِ نہٕ آب تہِ کھَسان کِہیٖنۍ تہِ آبہ وجہ سۭتۍ واریاہ زیادٕ مُشکِلاتَن ہُنٛد سامنہٕ پیوان اکِس عام انَسانس کرُن وۄں زن یُسُ مزوٗر پش چھِ اسان بِچور سُہ چھُ نہٕ ہیکان بچور گَر نیبر نیٖرتھ کہیٖنۍ تمۍ سُنٛد گُز گُزَر بَسَر کپٲرۍ گژھِ تِٔمس واریاہ زیاد سختی یِوان وونٛد منٛز ساروی کھۄتہٕ بیٚیہِ چھِ گژھان پاوَرٕچ تہِ واریاہ زیادٕ اَگر شیٖن چھِ پیوان تہٕ لَنجَہِ ونجہِ چھِ پیوان پَتھر پَتہٕ چھِ آسان ریتہٕ وادن چھُ نہٕ آسان پاوَر ہَفتہٕ وادن چھِ نہٕ آسان پاوَر کِہیٖنۍ تہِ پاوَر سَپلاے چھِ ہپٲرۍ آس تۭر تہِ واریاہ زیادٕ اِنسان چھِ مران تۭرِ سۭتۍ کیاز آب نہَ چھِ آسان آب وشُن نہَ چھِ آسان کینٛہہ تُرن چھُ آسان سورے کینٛہہ بیٚیہِ چھِ آسان تۭر تہِ آلریڈی واریاہ زیادٕ توتہِ چھِ شُکر کَران کانٛگرِ چھِ آسان کانٛگرِ سۭتۍ چھِ اَسۍ واریاہ زیادٕ فرق پیٚوان بیٚیہِ گَرمَس مَنٛز یُس زَن گَرم چھُ آسان سُہ چھُ توتہِ بَرداش لایقہِ آسان اِنسان چھِ ہیٚکان موزوٗر پیش چھِ ہیٚکان موزر وزوٗر کٔرِتھ سورُے کینٛہہ کٔرِتھ خٲلی چھِ گژھان یُس زَن شیٖن ویٖن آسان تمہِ وزِ چھِ گژھان واریاہ زیادٕ پرابلِم یۄہس پیوو شیٖن تہِ واریاہ زیادٕ واریاہ واریاہ واریاہ زیادٕ مگر اَصلی گوٚو شیٖن پیوٚو زیادٕ کیازِ کہِ اَگر شیٖن پییہِ ہا تہِ آب تہِ کپٲرۍ یی ہا اَسہۍ آب روس گژھو بیٚیہِ چھِ کٔشیٖرِ کٔشیٖرِ چھِ یِوان شیٖن سۭتی واریاہ زیادٕ ماننہٕ تہٕ لوٗکھ چھِ ٹوٗرِسٹ یِوان یورِٕ بچٲرۍ شیٖن وچھنہٕ موٗجوٗب اگر شیٖن پییہ ہا تیٚلہِ کیٛاہ گژھِا وَند یُِہُس ریتہٕ کول چھِ رٮ۪تہٕ کول تہِ چھِ اَسہِ واریاہ زیادٕ وُلٹہِ واریاہ زیادٕ پنژ ترہ ڈگری گوٚو گَرم نہٕ تہٕ چھُ نہٕ یوٗتاہ گرم زٕہٕنۍ تہِ گژھان ییٚتہِ چھِ آسان سَتووُہ اَٹھووُہ ڈگری آسان حد یہُس گوٚ پٕٛٛنژٕہ گٚو وار زیادٕ کٔشیٖرِ لُکَن خٲطرٕ یُس پَن یُس زَن یہِ چھِ یہِ چھِ گوو سورُے کیمہِ وجہ سۭتۍ یُس زَنہٕ گلوبَل وارمِنٛگ گٔے یُس زَنہٕ پلوٗشَن گوٚو تمہِ وجہ سۭتۍ گوٚوَ زن موسَم چھُ سُہ تہِ گوٚو واریاہ زیادٕ خراب